کیٚنٛہہ فیورِٹ فِش کیٚنٛہہ یِم پَسنٛد فِش چھِ برٛاوُن کپ سُنو کپ شیٚزو تھیریکس تہٕ سٲنۍ پَسنٛد چھِ زیادٕ گاڈن منٛز آسان شیٚزو تھیریکس یَتھ ٹرٛاوُڑ چھِ وَنان ٹرٛاوُڑ چھِ سارِوٕے کھۅتہٕ اصٕل یِم یُس کَشمیٖر ویٚلی یَس منٛز یِوان کھٮ۪نہٕ چھِ